آ بالکُل یُس زَن بہٕ کاربار چھُس کران سہُ چھُس بہٕ کپرَن ہُند کاربار کران تہٕ یُس یہِ کاربار گوٚو یہِ اتھ گوٚو مےٚ لگ بگ ؤری کھنڈ کران تہٕ بالکل امیُک مُستقبل چھُ کہِ اگر انسان محنت کرِ اتھ کاربارس منزن تہٕ اتھ منز ہیکہِ سہُ واریاہ زیادٕ بروٚنٛہہ وٲتِتھ